کٲشِر زَبان چھِ یِوان واریاہ اصٕل پٲٹھۍ اِستعمال کَرنہٕ لِٹریچَرَس منٛز بیٚیہِ شٲعری منٛز تہِ چھِ یِوان کَرنہٕ کٲشِر زبان استعمال تہٕ کٲشریٚن چھِ تَران جلدی فِکرِ تمہِ سۭتۍ شٲعری یُس کٲشُر اِنسان چھُ آسان تٔمِس چھِ جلدی تَران شٲعری فِکرِ ییٚلہِ کٲشِر زبانہِ منٛز سُہ بوزان چھُ بیٚیہِ آرٹِسٹِک ایٚکٕسپرٛیٚشَن چھِ یِمَے زِ کٲشِر زَبانہِ منٛز چھِ واریاہ اَکھ مٔدٕر زَبان بیٚیہِ چھِ اَمہِ سۭتۍ اَتھ منٛز واریاہ زیادٕ مَزٕدار کہانی تہِ کٲشِر پٲٹھۍ آسان یِم بوزان ٲسۍ أسۍ پَننیٚن پرانیٚن بُزَرگَن نِش تِم ٲسۍ وَنان کٲشِر دٔلیٖل تہٕ تِمَن اوٗس مَزٕ لَگان بوزنَس